مےٚ چھِ واریاہ پویٹری لیٚچھمٕژ باقیَن خٲطرٕ تہٕ تمن چھِ تم سیٚٹھاہ خۄش کَرمَژٕ تِم چھِ واریاہ زیادٕ پَسَنٛد تہِ کَران میٲنٛۍ پویٹری تہٕ بیٚیہِ کھوٚتہٕ تِمَن پَسَنٛد تہِ گفٹ کیاز پویٹری دِنۍ کانٛہہ پَنِنۍ الفاظ پَنِنۍ سونٛچ کٲنٛسہِ گفٹ دیُن یہِ چھُ واریاہ اکھ اصل چیٖز